سٲنِس ایریاہَس منٛز یِم جاناوار زیادٕ پَہَن لَبنہٕ چھِ یِوان تِمَن منٛز چھِ ہٲر بِچُر کاو گانٛٹ کُکِل تہٕ کوتر بیترِ تہٕ یُس مےٚ ساروِی کھوتہٕ پَسنٛدیٖدہ جاناوار سُہ چھِ کویل کیٛازِ یُس تٔمۍ سٕنٛز سۄ آواز چھِ سُہ چھِ اِنسان سُہ اَکھ الگٕے سُکوٗن دِوان روحٲنی سُکوٗن چھِ واتان تمۍ سٕنٛز تِم کوٗ کوٗ آوازِ سۭتۍ